ہیٚلو اَلسلام علیکم جناب مےٚ چھُ ناو بِلال احمد لون یہِ چھا شیخُ العالم آٹوٗ سِٹینٛڈ حظ آ کانٛہہ آٹوٗ چھ حظ دٕستِیابے آ اَسہِ اوس آٹوٗ اَکھ ضورَتھ اسہِ اوس گژھُن ییٚتہِ ڈَلگیٹ پٮ۪ٹھ اِسلام باد تام حظ آ مِلیا کانٛہہ حظ آ موٚحتَرم توے وٕنِو حظ کِراے وٕنِو کوٗتا لَگہِ اسہِ اَتھ نَہ حظ پانٛژ ہَتھ نہ حظ ژور ہَتھ دِمہو حظ أسۍ آچھا بٮ۪ہتر حظ چھُ تُہۍ تھٲیِو سون فون نمبر لیٖکِھتھ حظ ناین سٮ۪وَن ناین سیوَن ناین ناین زیٖرو تِھرٛی سِکِس زیٖرو حظ جِناب آ آ تُہۍ وٲتِو یوٚتَھن ڈَلگیٹ یَتھ پوینٹَس پٮ۪ٹھ یُس یہِ دَوا دُکان چھُ نہ حظ یہِ بِنٛدروٗ دَوا دُکان آ أتھی چھو أسۍ اِنتِظار کَران حظ آ جِناب تُہۍ وٲتِو وُہ مِنَٹ لگہِ نا حظ لگ بگ ادٕ حظ بٮ۪ہتر ییٚکیٛا أسۍ تہِ أسۍ تہِ درٛاے ییٚتہِ پٮ۪ٹھ اسہِ تہِ لَگَن تِمٕے وُہ مِنَٹ توٚتام تہٕ تُہۍ وٲتِو حظ بٮ۪ہتر حظ جِناب ادٕ حظ ادٕ حظ چَلو بِہِو